اَسلام علیکُم وعلیکُم سلام تُہۍ چھُو جِناب ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ چھُو صحت چھےٚ ٹھیٖک پٲٹھۍ مےٚ ؤنۍتو تُہۍ جِناب تُہۍ چھُو شاہی دربار پٮ۪ٹھ جِناب مےٚ اوس مےٚ چھِ اُمید کہِ تُہۍ ٲسِو ٹھیٖک پٲٹھۍ مےٚ ہسا مےٚ حظ چھُ بہٕ چھُس اُمید کَران کہِ تُہۍ ٲسِو شاہی دربار بار پٮ۪ٹھٕے تہٕ بہٕ چھُس اُمید کَران کہِ مےٚ چھُ اَکھ حظ کانٛہہ خاص موقعہ اوٚکیجَن یِنہٕ وول تہٕ مےٚ ہَسا اوس اِنٹرٛسٹ تھاوان کہِ مےٚ اوس کشمیٖری وازوان آرڈَر کَرُن بہٕ ہٮ۪کہٕ تۄہہِ یِتھ پٲٹھۍ ؤنِتھ کہِ ہَتھ ترٛامہِ پَلیٹ تُہُنٛدِ رٮ۪سٹورَنٛٹ پٮ۪ٹھ یتھ ناو چھُ شاہی دربار تہٕ مےٚ چھُ اَکھ رِکوٮ۪سٹ چھےٚ مےٚ یہِ گُزٲرِش چھَم یہِ کہِ بہٕ چھُس یَژھان کہِ یُس تُہۍ تُہۍ آرڈَر کٔرِو تیار تَتھ منٛز گَژھِ آسُن مصالہٕ کَم سٕپایسی گَژھِ آسُن کم

مےٚ ؤنۍتو تُہۍ کَتھ اَکھ کہِ تُہۍ ہیٚکوٕ یہِ کَنفٲرٕم کٔرتھ گَژھیٛا پاسبٕل کِنۍ نہٕ چلو شُکریہ اگر تۄہہِ پاسِبٕل گژھِ تُہۍ ہیٚکوٕ مےٚ ؤنِتھ کہِ اٮ۪سٹِمیٹٕڈ پرٛایِس کیٛاہ آسہِ اَتھ آرڈرَس یعنی ہَتھ وازوان پَلیٹ چھِ مےٚ ضوٚرتھ تہٕ مےٚ ؤنۍتو تَتھ خٲطرٕ کیٛاہ آسہِ اچھا ٹھیٖک یہِ مےٚ چھِ باسان کہِ یہِ چھِ واریاہ ریٖزنیبٕل ریٹ تہٕ بہٕ چھُس اُمید کَران کہِ سورُے گژھِ ٹھیٖک پٲٹھۍ سو تُہۍ ہیٚکوٕ مےٚ ؤنِتھ کہِ اَمیُک پرٛوٚسٮ۪س کیٛاہ چھُ کِتھ پٲٹھۍ کیٛاہ چھِ کَرُن گۄڈٕ پٮ۪ٹھ انٛدَس تامَتھ ڈِٹیل کِتھ پٲٹھۍ کیٛاہ چھُ اَسہِ آرڈَر کَرُن تاکہِ بہٕ کَرٕ جلد سے جلد تۄہہِ سۭتۍ یہِ نہ کٲم سِٹاٹ ٹھیٖک چھُ جِناب بہٕ چھُس یژھان کہِ سورُے گژھِ سورُے گَژھِ کَنفٲرٕم کَرُن تہِ اِسی لیے چھُ مےٚ اَکھ بیٛاکھ اَکھ سوال کہِ أسۍ ہٮ۪کوٕ پیمٮ۪نٛٹ کٔرِتھ تَمہِ ساتہٕ ییٚمہِ ساتہٕ أسۍ رَٹو آرڈَر کِنہٕ تَمہِ ساتہٕ اَسہِ چھِ گۄڈَے ییٚمہِ ساتہٕ أسۍ آرڈَر کَرو تَمی ساتہٕ چھُ اَسہِ پونٛسہٕ دِنۍ کیٚنٛہہ کِنہٕ لاسٹَس پٮ۪ٹھ بہٕ ہٮ۪کہٕ تۄہہِ یِتھ پٲٹھۍ ؤنِتھ کہِ اٮ۪ویلبٕلٹی چھےٚ چھےٚ تۄہہِ یتھ ڈیٹَس پٮ۪ٹھ کِنہٕ نہ مےٚ چھُ یِتھ پٲٹھۍ ہٮ۪کہٕ بہٕ ؤنِتھ پنٛداہ اَگَسٹٕچ پنٛداہ اکٹوٗبر چھِ مےٚ فنٛگشَن اَ گَرَس انٛدر تَتھ خٲطرٕ چھِ مےٚ یِم چیٖز ضوٚرَتھ تہٕ تُہۍ ؤنو مےٚ اٮ۪ویلبٕلٹی چھےٚ تہۍ ٲسۍوَ تُہۍ ہیٚکوٕ یہِ کٔرِتھ چلو تُہُنٛد چھُ واریاہ زیادٕ شُکرِیہ بہٕ چھُس صحیح اٮ۪پرِشیٹ کَران تُہٕنٛز یہِ مدتھ مےٚ چھُ باسان بہٕ چھُس یَژھان کہِ بہٕ گوٚژھُس یَتھ آرڈرَس منٛز برٛونٛٹھ کُن پَکُن مےٚ ؤنۍتو فاینَل بیٛاکھ وۄنۍ کیٛاہ وۄنۍ کُس قدم چھُ مےٚ تُلُن کہِ ییٚمہِ کہِ وجہ سۭتۍ یہِ فاینَل گژھِ سورُے تُہۍ چھُو اَمہِ باوجوٗد کیٚنٛہہ صلح صلح مَشوَر دِوان کہِ ییٚمہِ کہِ وجہ سۭتۍ یہِ اکھ سَکسٮ۪سفُل بَنہِ چلو شُکریہ تُہُنٛد تُہُنٛد بہٕ چھُس تُہُنٛد سٮ۪ٹھاہ شُکُر گُزار کہِ تُہۍ چھُو مےٚ وَنان کہِ تُہۍ ہیٚکِو اَتھ خٲطرٕ یُس ژۄچہِ تہِ چھِ تِم تہِ ہیٚکِو تُہۍ اٮ۪رینٛج کٔرِتھ وغیرہ تِم ہٮ۪کو أسۍ ؤنِتھ تِم چھِ اٮ۪ڈِشنَل چیٖز اَمہِ وازوان وَرٲے تہٕ مگر وازوانَس منٛز گژھَن آسٕنۍ مےٚ واریاہ واریاہ چیٖز یے مِثال کے طور پے کَباب چھِ یِوان رِستہٕ چھِ یِوان روغن جوش چھِ یِوان کۄکُر چھُ یِوان گۄشتاب چھِ یِوان مگر مےٚ گژھَن نہٕ ہُم ترٛامہِ سِسٹَمم چھُنہٕ مےٚ گرَس انٛدر کِہیٖنۍ نہٕ بہٕ چھُس مےٚ چھُ پَنٛنہِ جایہِ اِراد کوٚرمُت کہِ بہٕ کَرٕ یہِ پَلیٹ حِساب تہٕ مےٚ چھِ اَلہٕ پَلہٕ چھِ مےٚ شیٖت سَتَتھ نَفر سَمان مگر مےٚ چھِ تھومُت ہَتَن پَلیٹَن ہُنٛد نِظام اِنتِظام کٔرِتھ سو دیٹ کہِ اَتھ چھِ گَژھان پوٚتُس کُنہِ ساتہٕ چھُ کانٛہہ یِوان زیادٕ علاوان شُرۍ چھِ آسان ہُہ چھُ آسان یہِ چھُ آسان یا بیٚیہِ کانٛہہ چھُ یِوان یُس نہٕ ییٚمِس نہٕ دعوت چھِ آسان کٔرمٕژ کِہیٖنۍ نہٕ سُہ چھُ أسۍ چھِنہٕ یَژھان کہِ سُہ گژھِ پوٚتُس خٲلی گژھُن سُہ تہِ گَژھِ اَمیُک مَزٕ تُلُن بھرپوٗر تہٕ بہٕ چھُس اُمید کَران کہِ تُہۍ وۄنۍ کٔرو یہِ سٔروِس آرڈَر میون پوٗرٕ تہٕ یہِ تۄہہِ آسہِ کیٚنٛہہ اَمہِ باوجوٗد کیٚنٛہہ زانُن

مےٚ ہیٚکِو تُہۍ میٛٲنِس فون نمبرَس پٮ۪ٹھ فون کٔرِتھ ییٚمہِ پٮ۪ٹھ بہٕ فون چھُس کَران ٹھیٖک چھِ حظ جناب چلو شُکریہ سلام علیکُم